آ یَتھ بانٛڈی پوراہَس منٛز چھُ واریاہ زیادٕ اَسہِ موسٹہٕ ییٚتہِ چھِ واریاہ زیادٕ اِشوٗ اَسہِ یِمن بیٚماریَن مُتعلِق ییٚتہِ چھِ واریاہ زیادٕ ہیٚلتھس مُتعلِق والیا واریاہ زیادٕ اَسہِ اِشوٗ کیٛازِ کہِ ییٚتہِ یِم ڈِزیٖز چھِ اِنفیٚکشن اِنفیٚکشن چھِ ییٚتہِ زیادٕ خاص کر چھِ ییٚتہِ مطلب ذہنی دَباو چھُ یہِ تہِ چھُ اکھ ڈِزیٖز یِوان ماننہٕ ذہنی دَباو چھُ اَسہِ ییٚتہِ ژَاس چھُ آسان زیادٕ یِوان یا چِکَن پوٚکُس چھُ واریاہ واریاہ چیٖز چھِ یہِ چھُ سٲلِم یہِ چھُ سٲنِس ماحولَس پیٚٹھ ییٚلہِ نہٕ اَسہِ ماحول صاف اوس کِہیٖنٛۍ تہِ نہِ اَمے سۭتۍ چھُ یہِ گورمینٛٹ چھُ سُہ چھُنہٕ اَتھ پیٚٹھ قدم تُلان کِہیٖنٛۍ تہِ نہٕ یہِ کیٛاہ وُچھِوو أسۍ اَگر أسۍ روڈَس پیٚٹھ نیرو اَتہِ چھُ آسان یوٗتاہ ژھۅٹھ آسان گورمینٛٹَس پَزِ اَتھ خٕلاف اَسہِ اَگر أسۍ ٹاونَس سۭتۍ چھِ یِوان بانٛڈی پورا چھِ یِوان یا کُنہِ وِلیجس سۭتۍ چھِ یِوان اَسہِ گژھِ آسُن تیُتھ کانٛہہ مطلب یِتھٕ کنۍ سریٖنگرَس چھِ آسان یِتھٕ کٔنۍ ژھۅٹھ تُلنَس خٲطرٕ یِتھٕے کٔنۍ گژھِ آسُن اَسہِ تہِ ژھۅٹھ تُلنَس خٲطرٕ یا یہِ کیٛاہ لۄکٔٹ شُرۍ چھِ بیٚمار پیٚوان تِمن چھُ اَمہِ سۭتۍ گژھان ییٚلہِ نہٕ أنٛدۍ پوٚک صفٲیی ٲسٕے تَمہِ سۭتۍ چھُ گژھان اَگر أسۍ پَنٕنِس ڈِسٹرکٹ بانڈی پورس منٛز وُچھَو ییٚتہِ چھِ واریاہ زیادٕ ڈِزیٖز چھُ واریاہ زیادٕ چھِ نان کوٚمنِکیبُل ڈِزیٖزٕز کیٚنٛہہ اَڈین چھِ کینسر بِچاریَن اَڈیَن چھُ ٹِوٗمَر اَڈیَن چھُ یِتھٕے کَنۍ اَڈیَن چھُ ایٚنیٖمِیا اَڈیَن چھِ خوٗنٕچ واریاہ زیادٕ کٔمۍ یہِ چھُ سٲلِم اَمہِ سۭتۍ یُس اَسہِ مطلب ییٚلہِ ہَسپَتالَن منٛز تہِ نہٕ فیسَلٹی ٲس کِہیٖنٛۍ پَتہٕ ہِشی کَتھا یہِ سٲلِم اَمہِ سۭتۍ یہِ چھُ ییٚتہِ چہِ یِم ڈزیٖز چھِ کینسر چھُ یِمَن بِچاریَن اللہ تالا رٔچھِنۍ یہِ کیٛاہ اَڈین چھُ چِکَن پوٚکُس یہِ چِکَن پوٚکُس یہِ کیٛاہ تِم داگ ہِوۍ نیران پانَس اَڈین چھِ تٔمَے یہِ کیٛاہ اَسہِ چھُ ہَمساے مۅہنیٛوٗ اکھ أمِس چھِ داگ یہِ تہٕ پانَس أمِس گوٚو واریاہ زیادٕ ٹایِم یہِ چھُنہٕ سَہَل سَہل ٹھیٖک گژھان کِہیٖنٛۍ تہِ نہٕ تٔمِس چھُ واریاہ زیادٕ تٔمِس ییٚلہِ ییٚلہِ یہِ چھُ آسان ریٚتہٕ کول تٔمِس چھُ واریاہ زیادٕ عذاب گژھان تَمہِ سۭتۍ پَتہٕ چھِ تٔمۍ سٕنٛدۍ گرٕکۍ تٔمِس تھاوان پَتہٕ تٔمِس ٹھنٛڈی منٛز ییٚتین ٹھنٛڈی آسہِ تٔتی تھاوان مَگر تٔمِس چھےٚ نہٕ توتہِ تہِ نَے کِہیٖنٛۍ چلان وَنٛدس منٛز چھِ تٔمِس اَصٕل فرق آسان تٔمِس چھُ خبر کیٛاہ تِم دانہٕ دانہٕ نِکۍ نِکۍ نیران تٔمِس چھُ واریاہ زیادٕ دواہ لگان واریاہ زیادٕ یہِ بِچٲرِس پوٚنسہٕ لَگان تَتھ مگر تٔمِس چھِنہٕ وُنہِ تہِ نہٕ فرق گژھان تٔمِس چھُ واریاہ ٹایم گوٚومُت تَتھ تٔمِس چھِ گٲمٕتۍ دَہ وُہ ؤری ؤنہِ چھَنہٕ تٔمِس سُہ ٹھیٖک گژھان کِہیٖنٛۍ تہِ نہٕ یہِ کیٛاہ اَڈین چھِ کینسر یہِ کیٛاہ مےٚ چھِ پَنٕنۍ آنٹی تٔمِس چھُ کینسر اَللہ تالا بَچٲوِنۍ تٔمِس چھُ کینسر تٔمِس یہِ کیٛاہ اَگر ییٚتہِ اَسہِ آسہِ ہا ییٚتہِ آسہِ ہا اَسہِ ہَسپَتالَس منٛز فیسَلٹی یا ییٚتہِ آسہِ ہا اَسہِ فیسَلٹی ڈِسٹرکٹ بانڈی پورَس منٛز سُہ پیٚیہِ ہے نہٕ نیٚبر نِنۍ کِہیٖنٛۍ پَتہٕ پیٚیہِ سۅ اَسہِ نیٚبَر نِنۍ واریاہ تٔمِس لٔگۍ واریاہ زیادٕ پوٚنسہٕ ؤنہِ تہِ چھُس لَگان تہِ چھُس َ پَتہٕ کٔرٕکھ تٔمِس سٔرجری تٔمِس اوس تَتہِ تہِ تٔمِس اوس خبر کَتھ أنٛدرٕ اوس تٔمِس کینسر پَتہٕ کٔرٕکھ تٔمِس تَتہِ سٔرجٔری تہٕ وۅنۍ چھُ تٔمِس پیٚوان منٛزٕ منٛزٕ گژھُن تہٕ وۅنۍ گوٚو وُنہِ چھُ تٔمِس فرق گٲمٕژ واریاہ زیادٕ یہِ کیٛاہ چھِ اَسہِ اوس ییٚتہِ أکِس ٹوٗمَر اللہ تالا بَچٲوِنۍ تٔمِس اوس کِڈنی ٹوٗمر مَگر پَتہٕ نیٛوٗکھ سُہ نیٚبر تٔمِس تٔمِس پیٚیہِ تَتہِ اکھ کِڈنی کَرٕنۍ رِموٗ مَگر پَتہٕ گٔے تٔمِس فرق پَتہٕ ییٚلہِ تٔمِس سۄ کِڈنی کٔڈٕکھ نیٚبر اَتی گٔے تٔمِس پَتہٕ فرق أتی أتی مطلب تٔمِس پیٚیہِ زٕ سٔرجٔری کَرٕنۍ یُس تٔمِس اکھ ییٚتہِ کٔرٕکھ سٔرجٔری تٔمِس گٔے نہٕ تَمہِ سۭتۍ فرق کِہیٖنٛۍ پَتہٕ پیوٚو سُہ نیٚبر نِیُن أتی گٔے تٔمِس فرق اَگر ییٚتہِ آسہِ ہے فیسَلٹی تہٕ ییٚتی کرہانَس مَگر ییٚتہِ چھےٚ نہٕ اَسہِ تیٖژھاہ فیسلٹی کِہیٖنٛۍ تہِ نہٕ یا بہٕ کرٕ پَنٕنِس مامہٕ سٕنٛز کَتھ بیٚیہِ یُس مےٚ پَنُن ماموٗ چھُ تٔمِس اوس پَرُس زَنٛگہِ ٹوٗمَر پَتہٕ پیوٚو سُہ نِیُن پَتہٕ ییٚلہِ یِتھٕے کٔنۍ تٔمِس اوس مَگر تھوڑا بہت اثرات گٲمٕتۍ تٔمِس سُہ اوس نہٕ زیادٕ کِہیٖنٛۍ تہِ نہٕ پَتہٕ پیوٚو سُہ نِیُن سورا کٔرٕکھ تٔمِس پَتہٕ سورٕ کٔرٕکھ تٔمِس پَتہٕ علاج کیٛاہتانۍ تہٕ یوٚتام گوٚو سُہ ٹھیٖک واریاہ زیادٕ پرٛابلِم گٔے تٔمِس واریاہ زیادٕ یا کٲنٛسہِ چھُ أکیٛاہ آسان یہِ کٲنٛسہِ چھُ آسان یہِ بدل کیٛاہ یہِ کٲنٛسہِ چھُ آسان تپھ کھسان وَسان یہِ چھُ سٲلِم اَمے سۭتۍ یہِ چھُ اَمے سۭتۍ یہِ چھُ ہیٚلتھ اِشوٗ یہِ چھُ اَسہِ سٲنِس ماحولَس پیٚٹھ ڈِپینٛڈ اَسہِ کَمہِ آیہِ آسہِ ماحول مطلب یِہےَ اوٚنٛدۍ پوٚکھۍ کَمہِ آیہِ آسہِ اَسہِ آسہِ اَسہِ تٔتھی تٔتھی پیٚٹھ چھُ یہِ ڈِپینٛڈ کران تٔتھی پیٚٹھ چھُ یہِ کران اَصلی ڈِپینٛڈ تہٕ اَصلی چھُ اَمے سۭتۍ وۄتھان بیٚمارِ اَگر أسۍ اوٚنٛد پوٚکھ صاف تھاوو ٖیہِ کیٛاہ ڈِزیٖز چھِ یہِ کیٛاہ اَگر أسۍ وُچھو خاص کر کینسر کٕمَن چھُ زیادٕ گژھان یِم زیادٕ تَمباکوَہَس منٛز چھِ آسان تَمباکوٗ چھُ آسان کران یا سٔموکِنٛگ چھِ آسان زیادٕ کران یا یُس یہِ چھُ آسان یِم بَلایہِ چیٚوان یہِ کوڈیٖن آسان چیٚوان زیادٕ چھُ یِمنٕے پرٛابلِم گژھان اَگر أسۍ وُچھو نٔوِس زَمانَس منٛز اَتھ مُتٔعلِق تہِ پَزِ گورمینٹَس اکھ قدم تُلُن گوٚرمینٹَس پَزِ اَتھ اَتھ مُتعلِق اکھ قدم تُلُن تہٕ یہِ کَرُن یہِ سٲلِم تہِ کَرُن بنٛد کیٛازِ کہِ یہِ چھُ سانیٚن نَوجَوانن خٲطرٕ زَہر اَگر أسۍ وُچھو اَتھ منٛز چھِ ؤنۍ کورِ تہِ آمژٕ اَتھ اَتھ مٔکرین کامیٚن منٛز تِم تہِ کران أمۍ مٔکرِ کامہِ ؤنہِ تہٕ گورمینٹَس پَزِ أمۍ أمۍ بَنٛد کَرٕنۍ یا أسۍ چھِ وَنان کٲنٛسہِ ہے ژٕ کٔرۍ زِ یہِ سٔموکِنٛگ بَنٛد یہِ گژھکھ ٹھیٖک یہِ اَگر أسۍ وُچھو زیادٕ تر کٲنٛسہِ چھِ آسان یہِ کیٛاہ برٛیسٹ کینسر چھُ آسان یہِ کیٛاہ یہِ چھُ آسان کیٛاہتانۍ چھُ وُٹھن سُہ کینسر ہیٛوٗ گژھان اللہ تالا بَچٲوِنۍ سُہ چھُ آسان یہِ سٲلِم سٔموکِنگ سۭتۍ بیٚیہِ یِموٕے چیٖزَو سۭتۍ اَگر أسۍ کٲنٛسہِ وَنو ییٚتہِ سٔموکِنگ مسا آس کران سُہ چھُ وَنان اَدٕ یِمن بَنہِ نا پیٚٹھٕے کرٕنۍ یِم سِگریٹ بَنٛد یِتھٕے کٔنۍ چھِ أسۍ گورمینٹَس وَنان تُہۍ کٔرِو یِم اَگر گورمینٹ کرے یِم کَمپٔنی بَنٛد تہٕ یِم گژھٕ ہن نہٕ کِہیٖنٛۍ تہِ نہٕ یہِ بَلاے یِیہِ نہٕ کِہیٖنٛۍ تہِ نہٕ یہِ سٲرٕے اَمے سۭتۍ گژھان یہِ کیٛاہ اَگر أسۍ وُچھو کانٛہہ کانٛہہ چھُ آسان یہِ کیٛاہ شراب چیٚوان تٔمِس پَتہٕ ییٚلہِ تٔمِس وُچھان تٔمِس آسان کِڈنی گٲمٕژ خراب یہِ چھُ سٲرٕے اَمے سۭتۍ کِڈنی گژھان یہِ چھِ سٲرٕے صِرِف سٲنِس ماحولَس پیٚٹھ ڈِپینٛڈ کران ماحول کمہِ کیُتھ کیٛاہ آسہِ اَسہِ چھِ پیٚوان واریاہ زیادٕ یِم ہیٚلتھ اِشوٗ کَرٕنۍ یِم کانٛہہ یِم پیٚوان فیس کَرٕنۍ واریاہ زیادٕ سٲنِس ایریاہَس منٛز اَگر بہٕ پَںنہِ بانٛڈٕ بانٛڈی پورٕچ کَتھ کرٕ ییٚتہِ چھِ گژھان واریاہ زیادٕ یِم واقع اَتھ مُتعلِق ڈِزیٖز چھِ ییٚتہِ مال نوٗٹرِشن چھُ ییٚتہِ أکیٛاہ اَڈین چھُنہٕ خوٗن اَڈین چھُ خوٗن کَم اَڈین زُکام اَڈین تَپھ اَڈین مِرگی آسان یہِ کیٛاہ مِرگی چھےٚ تَتھ چھُنہٕ کانٛہہ علاجٕے اَڈین آسان یہِ کیٛاہ میعادٕچ پرٛابلِم اَڈین آسان میادٕچ پرٛابلِم تِمَن یہِ کیٛاہ از آمٕژ دواہَس منٛز تہِ آمٕژ یِہَے بُربٲدی کانٛہہ کھیٚوان میعادُک دواہ تٔمِس پَزِ زیادَے سیٚدان سُہ میعادٕ دود تٔمِس وَنان کِہو دٔلیٖل تٔمِس وَنان مےٚ گوٚو نا امی سۭتۍ زیادٕ وۅنۍ چھُنہٕ بَنان میعادٕ دوا تہِ نہٕ کھیٚون کِہیٖنٛۍ میعادَس یہِ کیٛاہ پرٛابلِم گژھان اَڈین آسان ذہنی دَباو کٲنٛسہِ گژھان کیٚنٛہہ پرٛابلِم پَتہٕ تٔمِس پیٚوان ذہنی دَباو یہِ کیٛاہ یِتھٕے کٔنۍ اَللہ تالا بَچٲوٕنۍ کٲنٛسہِ چھُ مول موج مَران پَتہٕ چھِ تٔمِس پیٚوان ذہنی دَباو ہیٛوٗ پَتہٕ سیٚودُے گژھان أتھۍ سۭتۍ تٔمِس تہِ ڈِزیٖزٕے آسان پَتہٕ خبر کیٛاہ بَلاے تٔمِس پیٚوان یِتھٕے کٔنۍ اَثرات اَثرات پَتہٕ گژھان سُہ تہِ أتھی سۭتۍ

اَڈین گژھان سٔٹومَک پرٛابلِم اَڈین گژھان چِکَن پوٚکُس اَڈین نوسوٗر آسان اَڈین آسان خبر کیٛاہ سُہ نوسوٗر درٛامُت بٔتھیٚن کَتھ تانۍ اَڈین آسان سُے نوسوٗر درٛامُت اللہ تالعالی بَچٲوٕنۍ تہٕ یِمَے یِمَے پرٛابلِم چھِ یَتھ سٲنِس ایریاہَس منٛز ییٚتہِ چھُ واریاہ زیادٕ پرٛابلِم یِم یِم چھِ اَسہِ پیٚوان فیس کرنہِ واریاہ زیادٕ ہیٚلتھ اِشوٗز چھِ پیٚوان اَسہِ واریاہ زیادٕ فیس کَرٕنۍ